وعلیکُم سلام اَسلامُ علیکُم بہٕ حظ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ شُکُر حظ خُدا صٲبَس کُن تُہۍ چھِو حظ ٹھیٖک الحمدُ اللہ تُہۍ بوزنٲیِو حظ شُکُر حظ مٲلِکَس کُن آ ؤنِو حظ کٔرِو حظ حُکُم نہ حظ نہ اِتھ کَنہِ حظ کِہیٖنۍ اچھا اَرسَلان صوب ٲں ؤنِو حظ ؤنِو حظ ٹھیٖک چھِو حظ آ ؤنِو اَہَن حظ اَہَن حظ بِلکُل بِلکُل بِلکُل أں اَہَن حظ اَہَن حظ بِلکُل بِلکُل آن ایٚوریج موٹین بایِک گیٚرِ بایِکٕس ٲں اَہَن حظ اَہَن حظ اَہَن حظ ٹریکنٛگ ٹریکنٛگ ٲں سایِکَل ٹریکنٛگ ٲں

اَہَن حظ

اَہَن حظ اَہَن حظ

آ تُہۍ ؤنِو حظ مےٚ یہِ بَجَٹ کوٗتاہ چھُو تۄہہِ تۄتہِ ؤنِو حظ کَتھ رینجَس منٛز اچھا گوٚو بہٕ حظ وَنَو تۄہہِ بیٖنگ ہیوٗمَن ایٚکٕس چھِ اَسہِ نِش ایٚویلیبٕل حظ تَتھ چھِ بَجَٹ ڈۄڈ لَچھ سۄ چھِ سۄ چھِ پاوَر بیٚیہِ پاوٕرَس پٮ۪ٹھ تہِ بیٹری چھِ تَتھ الگ تَتھ چھِ ہٮ۪کان فیول تہِ ترٲوِتھ سُہ یُس سُہ چھِ آمٕژ لیٹیشٹ اۭں اۭ سۄ حظ چھِ سۄ حظ چھِ دۄنوٕے سۄ حظ چھِ دۄنوٕے سۄ چھِ آمٕژ لیٹیشٹ حظ سۄ چھِ دۄنوٕے ہے ہے تَتھ حظ چھِ تَتھ حظ چھِ فایِو ییر گیرَنٹی موٹٕرَس تَتھ پانٛژھ ؤری حظ چھُو تَتھ گارَنٹی اہ آ بہٕ حظ کَرو تۄہہِ یِہٕے پرٛیٚفَر یِہے یِہٕے بیٖنگ ہیوٗمَن ایٚکٕس فرکیوٗلَس ایٚس آر ٹی ژھٕن تَتھ حظ چھِ شِکایَت یِوان بہٕ وَنو تۄہہِ یُس یہِ چھِ ٲں اَہَن حظ تمیِکۍ ایٚل آی ویٖل تہِ حظ بَنٛن آچھا بیٚیہِ یہِ تُہۍ ؤنِو حظ یہِ ٲں اَتھ کیٛاہ چھِ وَنان ڈۄڈ لَچھ حظ اَدٕ تُہۍ ہے چھُو ہورٕ دپان بَجَٹ چھِ مےٚ زٕ لَچھ اَکھ لَچھ ترٛہ ساس حظ گژھیو نیٚٹ اَکھ لَچھ ترٛہ ساس

اَہَن حظ بٲے لحاظہ گژھیو اَکھ لَچھ ترٛہ ساس اَہن بہٕ حظ کَرو تۄہہِ یہِ حظ تُہٕنٛدِ خٲطرٕ فری ڈیلوٕری

تہٕ بہٕ حظ اَنو تۄہہِ لوڈ کیریرَس سُمٛب حظ کرٕناوو بہٕ سۄ ڈِیلیوَر تۄہہِ اَدٕ اَدٕ حظ اَدٕ حظ

وعلیکُم سلام